زٕ جَنؤرِی کُنوُہ شیٚتھ تہٕ کُننَمتھ ترٛےٚ اُکتُوبَر زٕ ساس زٕ ٲٹھ نوَمبر زٕ ساس تُرواہ شیٚے مارٕچ زٕ ساس تہٕ کُنوُہ